آ اَکہِ لَٹہِ اوس ییٚتی بڈگامہِ لوکَل اَکھ بٮ۪نٛگ یَتھ وَنو أسۍ ایچ ڈی ایف سی بٮ۪نٛک یُس یہِ ایچ ڈی ایف سی بٮ۪نٛک أمۍ کوٚر پرٛٮ۪فَر دوٚپ دوٚپُن مطلب یُس سَپوٹ کَران مےٚ دوٚپ بہٕ کَر لون بہٕ چھَس پَنُن لَگ بَگ پانٛژھ لَچھ تانۍ اَمہِ دوٚپ بہٕ ہٮ۪کہٕ سَپوٹ کٔرِتھ مگر اَتھ گژھِ آسٕنۍ اَتھ متعلق فَنٛگشَن کیٛاہ چھُ اَتھ کَرُن کینٛہہ نَہ چھُ اَتھ کَرُن گارَنٹَر چھ اَتھ ضوٚرَتھ یِتھ پٲٹھۍ یِتھ پٲٹھۍ یِتھ پٲٹھۍ چھِ اَتھ ضوٚرَتھ واریاہ واریاہ اَلبَتہ سَپوٹ کوٚرُن کیٛازِکہِ یُس بہٕ بَٹ پَتہٕ کوٚر نہٕ وَنۍ مگر ایٚپلاے کِہیٖنۍ اَتھ لونَس کیٛازِکہِ تَتھ اوس گژھان اِنٹرٛسٹ واریاہ ژھٕنان تم ژَٹان یِم أسۍ یِم چھِ لوکَل چھِ یِم چھِ گۄڈنٮ۪تھٕے رَٹان فیٖس تَتھ واریاہ بیٚیہِ اِنٹرٛسٹ کھالان مَنتھلی واریاہ اگر مِثال کے طور پَر یُس یہِ ایریاہَس منٛز اَسہِ پَنُن بٮ۪نٛک چھِ اَسہِ سٹیٹ بٮ۪نٛک یِمَن مِثال کے طور پَر اَسہِ چھِ سٹیٹ بٮ۪نٛک کَشمیٖر اگر أسۍ وٕچھو یِم جمو اینٛڈ کشمیٖر اَتہِ اگر أسۍ وٕچھو مِثال کے طور پرأسۍ کَڑو دَہ لَچھ لون اَتٮ۪ن رٮ۪تَس منٛز یِمہٕ مِثال کہِ اِنٹرٛسٹ کھالناونہٕ یِم رۄپیہِ ساس فار اَنن تم مطلب مِثال ہُتہِ ایچ ڈی اٮ۪ف سی یس منٛز اوس ہٮ۪وان پنٛداہ شَتھ سَداہ شَتھ تہِ مِثال تھو مےٚ یِتھَے پٲٹھۍ باسیو نہٕ مےٚ پَتہٕ یہِ چھُ ٹھیٖک کینٛہہ بیٚیہِ باسہِ مےٚ اَتھ فَنٛگشَنٕز کینٛہہ یِم ٲسۍ مگان زیادٕ زیادٕ مِثال بہٕ طور پر اگر ہُہ اوس مَنتھٕلی پٮ۪وان ترٛےٚ ساس ترٛاوُن سٹیٹ مٮ۪نٛڈ نہ ٲٹھ ساس ترٛاوان لگ بگ سَتھ ترٛےٚ مطلب پانٛژھ وُہ گوٚو کیٛازِکہِ یِم ٲس دَپان یہِ گسنہٕ یور زا روزُن بیٚیہِ یُس یہِ لوکَل بیگ چھُ اَتھ چھُنہٕ مطلب تیٖژاہ فَنگشَنٕز تہِ آسان تیٖژاہ زیادٕ کینٛہہ بیٚیہِ چھِنہٕ یَتھ تیٖژاہ فَنڈٕس تہِ آسان کِہیٖنۍ بیٚیہِ کوٚر آو مےٚ اَتہِ تِژھ ایٚکٕسپیٖریَنسا مےٚ دوٚپ بہٕ اگر اٮ۪پلاے کَرٕ اَتہِ تِژھ نہ تیُتھ اَپڈیٹٕنۍ نہ تِیُتھ فَنٛگشَنٕچ نہ تِژھ مطلب مےٚ آو نہٕ تَتہِ حِسابٕے نہٕ پَتہٕ کوٗر اَسہِ پَننِسٕے یُس ایریاہَس منٛز بٮ۪نٛک چھِ أسۍ پَتہٕ کوٚر اَسہِ تٔتی لون اٮ۪پلاے تہٕ البتہ واریاہ سہوٗلیت آیہِ واریاہ مطلب واریاہ اَسہِ گوٚو واریاہ مَدت مِلُن اَسہِ تَمہِ سۭتۍ واریاہ بیٚیہِ بیٚیہِ پیٚو نہٕ تیوٗتاہ اِنٹرَسٹ گوٚو نہٕ تیوٗتاہ کینٛہہ بیٚیہِ مطلب یُس تٔمِس چھِ یُس تَتہِ مطلب فَنگشَن چھِ یِم تَتہِ مطلب فَنٛگشَن آسہِ تَتھ مَنتھلی تراوُن اگر أسۍ ٲسۍ دَپان تمَن دوٚپ اورے وَنسا کیٛاہ ہیٚکَکھ ژٕ ترٲیِتھ بِلو پانٛژھ ساس تہِ ہٮ۪کوکھ ترٛٲیِتھ یا بِلو اٮ۪بو پانٛژھ ساس تہِ مطلب پانٛژھ ساس بۄن تہِ تہٕ پانٛژھ ساس ہیوٚر تہِ ژٕ کیٛاہ کَرَکھ دوٚپمَس أسۍ ہٮ۪کو ترٛٲیِتھ مَنتھلی ہٮ۪کہٕ بہٕ ساس ساس تہٕ سُہ تہِ روٗد ٹھیٖک گوٚو یہِ چھِ آسان ملب وٕچھُن مطلب بٮ۪نٛکِنٛگ حِساب کیٛاہ آسہِ اَتھ کُم اَتھ چھا فَنٛگشَنٕز تِژھ کِنۍ نَہ اَتھ چھا تِژھ اَپڈیشَن چھِ کِنہٕ نَہ پَتہٕ یُتھُے اَسہِ مےٚ باسیٚو تَتہِ چھِ اٮ۪کٕسپیٖری مےٚ باسیو ییٚتہِ مےٚ پَتہٕ لون کوٚڑ تَتہِ باسیو مےٚ واریاہ بہتریٖن فَنٛگشَن مَگر اَلبتہ لوکَل بٮ۪نکَس منٛز باسیو مےٚ تِژھ کانٛہہ فَنٛگشَنا یِتھ مےٚ ییٚمہِ سۭتۍ مےٚ فٲیدٕ یہِ یا ییٚمہِ سۭتۍ مےٚ مطلب مطلب باسہِ مےٚ بیٚٹَر فیٖل کَرٕہا مےٚ باسیو نہٕ تیُتھ کِہیٖنۍ